وعلیکُم سلام اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَچھا اَچھا اَچھا وَلہٕ حظ وُچھو حظ ساتھا پاتھا پگاہ حظ چھُ نیی نوَمبَر باہ نَوَمبَر ساتھ اَگر تُہۍ یِیِو تہٕ کَتھ کَرو وَلہٕ حظ ٹھیٖک حظ چھُ تُہۍ اَگر تٔتھی پٮ۪ٹھ گٔژھِو تیار تہٕ تَمے دۄہ گوٚو ٹھیٖک اَدٕ حظ سلام علیکُم